أسۍ کَرو ییٚتَس تِمَن سِنیٚن ہٕنٛز کتھ یِم پرٲنۍ پرٲنۍ پرٲنۍ زَمانہٕ پیٚٹھے چھِ ٲسۍمٕتۍ یِوان یِم تِم سیِن یِم رَننہٕ چھِ یِوان پرانہِ زَمانہٕ پیٚٹھٕ یا آز تہِ چھِ تِم رَننہٕ یِوان پرٲنِس زَمانَس مَنٛز ٲسۍ تِم رَنان ونکٮ۪ن چھِ تِم رَننہٕ یِوان سُہ اگر نٔیِس یتھ مَنٛز زَمانَس مَنٛز پٔتِم لوٚگ مَشنہِ مگر یِم چیٖز گیٚیہِ نہٕ مشیٖد کینٛہہ یہِ تِم سیِن یِم اَسہِ ونکیٚنَس تہِ مشہور چھِ سُہ گوٚو ساروی کھۄتہ وازوان وازوان چھُ ساروی کھۄتہ مَشہور یتھ سٲنِس بارامُلا ڈِسٹرکَس مَنٛز یُس گۄڈٕ پٮ۪ٹھے چھِ ٲسۍمٕتۍ یِوان یُس گۄڈٕ پٮ۪ٹھِ آسان مَشہِ ییٚمہِ سۭتۍ ییٚمہ خٲطرٕ یہِ وازوان خٲطر سٲلِم چھُ آسان اِنتِظارَس چھ آسان کَر آسہِ کینٛہہ تیُتھ کیٛہہ خاندَر آسہِ یا کینٛہہ دعوَت آسہِ تہٕ أسۍ کھیٚمو یہِ وازوان اِنسان چھُ آسان اِنتِظارَس یہِ چھُ آسان پَتہ پیٚٹھے چھِ ٲسۍمٕتۍ یِوان یہِ کَرنہٕ یہِ وازوان یتھ وَنان چھِ وازوانَس مَنٛز چھِ یِوان ستھ سیِن رَننہٕ سُہ اوس پرانہِ زَمان پٮ۪ٹھے تہٕ ونکیٚنَس تہِ چھُ یِوان کَرنہٕ اتھ مَنٛز کیاہ چھُ یِوان کَرنہٕ وازوانَس زیاد تَمہ ساتَن رَنان ییٚمہ ساتَن یا خاندَر اوس آسان یا کینٛہہ نیاز ویاز اوس آسان تَمہِ ساتہٕ اوس یِوان وازوان رَننہٕ یِم ستھ سیِن ٲسۍ یِوان رَننہٕ یتھ مَنٛز یِمَن وازوانَس مَنٛز اوس گۄڈنیٚتھ کَباب یِوان تھاونہٕ اتھ مَنٛز چھ یِوان ترامہِ سۭتۍ یہِ وازوان ژور نَفَر ٲسۍ بَتہٕ کھیٚوان اتھ مَنٛز ترامہِ سۭتۍ گۄڈٕنیٚتھ ٲسۍ یِمَن کَباب تراوان بیٚیہِ ٲسۍ تمہِ پَتہٕ تراوان رِستہٕ رِستہٕ بیٚیہِ ٲسۍ تراوان اتھ مَنٛز کۄرمہٕ ٲسۍ تراوان مَرژٕوانٛگَن کۄرمہٕ یَتھ چھِ وَنان ژامَن ٲسۍ اتھ مَنٛز دِوان بیٚیہِ ٲسۍ لاسٹَس یُس مَشہور چھِ اکھ یُس سُہ سیُن لاسٹَس چھ یِوان تراونہٕ یتھ سِنِس وَنان چھِ گۄشتاب گۄشتاب چھُ یِوان سُہ چھنہٕ یِوان گۄڈے تراونہٕ کینٛہہ سُہ چھُ یِوان لاسٹَس تراونہٕ یوٚتام نہٕ سُہ تراوَن توٚتام چھُ آسان بیٚیہ یا چھِ آسان اِنسانَس اُمیٖد نَہ بیٚیہِ چھِ کانٛہہ سیُن ییٚمہِ ساتہٕ یہِ تراوان چھِ سُہ چھُ آسان لاسٹِم تمہ پَتہٕ چھنہٕ یِوان بیٚیہِ کانٛہہ سیُن تراونہٕ کینٛہہ گۄشتابہ یِم چھِ تِم سُہ وازوان تِم سیِن گۄشتابہ رِستہٕ کَبابہٕ یِم پرانہِ زَمان پیٚٹھ ٲسۍ یِوان کَرنہٕ ییٚمہِ ساتَن کہِ خانٛدَر اوس آسان یا کینٛہہ اوس آسان تمہِ ساتہٕ ٲسۍ یِوان یہِ وازوان رَننہٕ ونکیٚنَس تہِ چھُ یہِ وۄنۍ چَلان یتھ بارامُلا ڈِسٹِکَس مَنٛز وۄنۍ اگر اکھ کانٛہہ اگر اکھ کانٛہہ تیُتھ کانٛہہ اِنسان اکھ یُس یَژھان چھُ آسہِ یہِ وازوان یِمہٕ پرانہ زَمانٕکۍ یِم سیِن یَژھان آسہِ کھیوٚن ونکیٚنَس چھ یہِ خاندرس پیٚٹھ بَغٲر تہِ چھ ہوٹلَن مَنٛز ونکیٚنَس یِوان رَننہٕ یِم گۄشتاب یَکھٕنۍ یِم رِستہٕ وِستہٕ یِم چھِ یِوان کَباب ونکیٚنَس ہوٹلَن مَنٛز یتھ بارامُلا ڈِسٹرکَس مَنٛز چھُ واریاہ یِم ہوٹَل چھِ مین بارامُلا یتھ مَنٛز یہِ بازَر چھُ تتی چھِ یِم ہوٹَل تِمَن مَنٛز چھِ یِم موجود یِم سیِن یۄس یِکھٕنۍ یا رِستہٕ یا گۄشتاب یِم یِم چھِ ونکیٚنَس تَتہِ تہٕ موجود یا یِم بارامُلا ڈِشٹرکَس مَنٛز کُنہِ تہِ جایہِ ہیٚکَن یِم بیٚنِتھ ییٚتَس اِنسان یِمَن ہوٹلَن ہیٚکہِ گٔژھِتھ تتٮ۪س ہیٚکن ییٚمہ کھیٚتھ تمہِ بَغٲر چھِ اکھ پرٲنٛۍ سیِن اکھ ریٚتھ گوٚو وازوان وازوان گوٚو ییٚتہ ساروی کھۄتہ مَشہور یُس گۄڈٕ پیٚٹھے چھِ ٲسۍمٕتۍ یِوان کَرنہ یتھ مَنٛز یتھ مَنٛز یَکھنۍ رِستہٕ کَباب چھ یِوان ناٹہِ پھوٚل چھِ دِوان دنہٕ سُہ اوس ییٚتہِ گۄدٕ پیٚٹھے اوس آب گوش چھُ یِوان دِنہٕ ستھ سیِن یتھ وَنان چھِ ستھ سیِن چھِ یِوان تتھ مَنٛز دٕنہٕ تمہِ بَغٲر چھ پرانہ زَمان پیٚٹھے ٲسۍمٕتۍ بیٚیہِ تِتھ سیِنۍ یم یِوان ٲسۍ یِوان ہۄکھناونہٕ ریٚتہٕ کالہِ ٲسۍ یِوان ہۄکھناونہٕ تہٕ وَندَس خٲطر ٲسۍ یِوان تھاونہٕ سُہ چھُ پرانہِ زَمانے پیٚٹھے آز تہِ چھِ تہِ یِوان کَرنہٕ ریٚتہٕ کالہِ چھِ یِوان تِم سیِن ہۄکھناونہٕ تہٕ وَندَس چھِ یِوان کھیٚنہٕ امہ موٗجُبَن تکیاز وَندَس چھ آسان ییٚتہِ موسَم خَراب سردی موسَم چھُ آسان یِمَن واریٚن مَنٛز چھ نہ تیٖژاہ یِم سَبزی بَنان کِہیٖنۍ تمہ کِنۍ چھِ ریٚتکالہ تھاوان گۄڈٕنیٚتھ وَندَس خٲطرٕ بَنٲوِتھ یِم ہۄکھناونہٕ یِم سبزی تِمن چھِ یِوان پَتہٕ وَندَس خٲطرٕ کھیٚنہٕ تِم چھِ یِوان وَندَس یا اَلہٕ ہَچہِ یِم اَل چھِ ہۄکھناونہٕ اَل یہِ چھِ آسان سبزی سُہ چھِ ہۄکھناونہٕ تتھ چھِ بَناوان پَتہٕ اَلہٕ ہَچہِ ہۄکھناوِتھ چھِ پَتہٕ سۄ وَندَس خٲطرٕ تھاوان رُوانٛگَن ہَچہِ رُوانٛگَن یِم چھِ آسان تِمن ٲسۍ ہۄکھناوان ریٚتہٕ کالہِ پَتہٕ چھِ یِوان تم وَندَس خٲطرٕ تھاونہٕ وَندَس چھِ یِوان تِم سیِنۍ پَتہٕ کھیٚنہٕ بیٚیہِ چھِ یِوان کھیٚنہٕ یِمہ وانٛگَن ہَچہِ وانٛگَن یِم چھِ آسان تم تہِ چھِ یِوان ہۄکھنہٕ وانٛگَن ہَچہِ بیٚیہِ چھِ یِوان وَندَس زیادٕ سٕسرٕ دال یتھ وَنان چھِ گۄگجہِ یِوان چھِ بیٚیہِ چھِ یِوان دال تراونہٕ رازما دال سۄ چھِ وَندَس یِوان زیاد پَہمَتھ کھیٚنہٕ یہِ چھُ اَسہِ یتھ مَنٛز وَندَس چھِ أسۍ زیاد دال کھیٚوان تکیازِ یہِ چھ گرم آسان تہٕ وَندَس یورٕ سردی چھِ آسان گرمَس امہ موٗجُب چھُ گرم یہِ دال امہ موٗجُب چھ وَندَس یِوان زیاد کھیٚنہٕ یہِ چھُ اکھ پرون اکھ رسم رواج اکھ چھُ یہِ پرون یہِ رازما دال یُس یہِ وَندَس وَندٕ کالَس چھِ یِوان کھیٚنہٕ یہِ چھُ آمُت پرانہِ زَمانہ پیٚٹھے تہٕ آز تہِ چھ یِوان یہِ بَرابَر یہِ کَرنہٕ وَندَس وَندٕچ دال چھِ زیادٕ پَہمَتھ آسان وَندَس تکیاز ہَردٕ چھِ یہِ یہِ واریٚن مَنٛز کَڑان یہِ دال ہۄکھناوان کَران تھاوان چھِ ہوکھنٲیِتھ کٔرِتھ یہِ دال امہِ پَتہٕ چھِ یہِ وَندَس لَگان بَکار وَندَس چھِ آسان سِنِس تھوڑا سَختی تکیاز واریٚن مَنٛز چھُ نہٕ آسان سردی ہٕنٛدۍ موسمہٕ سۭتۍ تِتھ سیِنۍ وِن تہِ چھِنہٕ آسان کِہیٖنۍ امہ کِن چھِ یِوان کٲم کَرنہٕ امہ کِن چھِ یِوان ہَردٕ کَڈنہٕ یہِ رازما دال تہٕ وَندَس پَتہٕ چھِ یِوان ہۄکھناونہٕ پَتہٕ چھِ یِوان یہِ وَندَس کھیٚنہٕ یِمے چھِ ییٚتہِ چھِ یِم سٲنِس بارامُلا ڈِسٹرکَس مَنٛز رازما دال گیٚیہِ مَشہور یہِ تہِ بَنہِ اگر ہوٹلَن مَنٛز یَژھِ یہِ تہِ چھِ ہوٹلَن مَنٛز بَنان تہٕ بیٚیہِ چھُ وازوان یتھ مَنٛز رِستہٕ یَکھٕنۍ گۄشتاب چھِ یِوان یِمے دٕنہٕ چھِ یِوان بیٚیہِ گیٚیہِ یِم سیِن یِم یِم پرانہِ زَمانہ پیٚٹھے چھِ ٲسۍمٕتۍ ونکیٚنَس تہِ چھِ تِم یِوان وَندَس کھیٚنہٕ الہٕ اَلہٕ ہَچہِ وانٛگَن ہَچہِ رُوانٛگَن ہَچہِ چھِ یِوان کھیٚنہٕ